راجِستھان پنجاب دہلی جے اینٛڈ کے جموں کشمیٖر لداخ لداخ مُمبٮٔی حیدرآباد اروٗنچل پردیش اُتر پردیش مٔدھیہ پردیش بہار بینٛگال